اَلسلامُ علیکُم ٹھیٖک چھُوا آ شُکُر خُدایَس کُن اَصٕل پٲٹھۍ آ ؤنِو حظ اچھا اچھا

ٹھیٖک ٹھیٖک کَتھ کٕلاسَس چھِ پران اچھا دۄشوٕے چھِ پران ایٚٹتھس ٹھیٖک کیٛاہ چھُ ناو أکِس زیٖشان اچھا بیٚیِس چھُ ناو نِدا اچھا رول نمبر ما چھِ پے کیٛاہ چھِ ٹونٹی وَن ٹونٹی سِکِس ٹھیٖک آ بِلکُل زیٖشان تہٕ نِدا ٹھیٖک چھا یِمَن چھِ ٹھیٖک اَصٕل پٔرفارمیٚنٕس چھِ یِمَو ہٲومٕژ یِمَن چھِ مارکٕس آمِتۍ ٹھیٖک اَسہِ ٲسۍ یِمَن ترٛیہو منٛز اوس یہِ یوٗنٛٹ ٹیٚسٹہٕ یہِ اوس ترٛیہو منٛز مارکٕس ٹھیٖک چھا زیٖشانَس چھِ آمِتۍ اُردوَس منٛز ترٛیہو منٛز اَٹھووُہ آ اِنگلیٖشس چھِس آمِتۍ سَتووُہ میتھس تہِ چھِس آمٕتۍ سَتووُہ ٹھیٖک چھا تہٕ سایِنَسس چھِس آمِتۍ تھوڑا کم پہم تتھ چھِس آمِتۍ ژوٚوُہ تہٕ بیٚیہِ چھُ آ ژوٚوُہ بیٚیہِ چھُ بیٛاکھ سبجکٹہٕ یِمَن اوسمُت سُہ اوٚپشِنل اِی سایِنَس تتھ تہِ چھِس آمِتۍ اَٹھووُہ مارکٕس ٹھیٖک یہِ اوس زیٖشان بیٛاکھ یُس اوس نا نِدا نِداشس تہِ چھُ لگ بگ سیم رِزٕلٹہٕ أمِس تہِ چھُ سَتووُہ آمِتۍ اُردوہَس سَتووُہ آمِتۍ اِنگلِشس شتوُہ چھِس آمِتۍ سایِنَسس تہٕ پٍنٛژٕ چھِ أمِس آمِتۍ اِی سایِنَسس ٹھیٖک چھا یِتھٕ کٔنۍ چھِ ٹھیٖک پکان تہٕ وۅنۍ گوٚو تھوڑا ٲسۍزیٚو گرِ خیال ویال تھاوان وُچھان ٲسۍزیٚو یِم چھا پَران وَران اَصٕل پٲٹھۍ تہٕ سایِنَسس چھِ تھوڑا کمزوری پَہم روٗدمٕژ یہِ بوٗزیو تُہۍ یِمَن ترٛین اچھا اچھا کیٚنٛہہ چھُنہٕ یِم کَرن ٹھیٖک محنت وۅنۍ گوٚو گرِ ٲسۍزیٚہوٗکھ تھاوان خیال یِمَن ٲسۍزیٚو تُہۍ پانہٕ تہِ وَنان کِتابہٕ کھوٗلِو باقٕے کُنہِ ساتہٕ باسہِ یِم چھِنہٕ پران یا یِمَن چھُ کانٛہہ مسلہٕ تُہۍ ٲسۍزیٚو فون کران یا مٔنٛزۍ گَژِھ سکوٗلَس پیٚٹھ تہِ یُن نظر وَظر دِنۍ تہٕ أتی ترِ اَسہِ تہِ اچھا کیٚنٛہہ چھُنہٕ پرواے أسۍ تہِ تھاوَو خیالٕے وۅنۍ ؤنۍوٕ تۅہہِ ناو تہٕ نمبر أہٕنٛدِ رول نمبر أہٕنٛدِ أسۍ وُچھو یِمَن کیٛاہ حساباہ روزِ اگر اَسہِ باسان آسہِ تہٕ أسۍ آسو کال کران ٹھیٖک چھا تُہۍ تہِ ٲسۍزیٚو مگر خیال کیٚنٛہہ چھُنہٕ پرواے أسۍ کرو تۄہہِ یہِ اَکھ رِزَلٹہٕ یہِ تہِ کرہو تۄہہِ أسۍ سیٚنٛڈ نا تُہٕنٛدِس نمبرَس پیٚٹھ سوزو أسۍ یہِ واٹس ایٚپس پیٚٹھ دۄنوٕنی بَچَن ہُنٛد رِزلٹہٕ تہٕ تُہٕنٛدِ تۅہہِ چھَنہٕ کانٛہہ فِکر وۅنۍ گوٚو یِتھُے تُہۍ ٲسۍ زیٚو یِمَن گرِ خیال تھاوان تِکیٛازِ اکثر چھِ لیٖو نِوان باقٕے چیٖز یا تہِ چھِنہٕ یِوان سکوٗل کیٚنٛہہ تَمہِ سۭتۍ چھِ گَژھان پتہٕ رِزَلٹٕس تہِ فرق چھِ نا نَتہٕ چھِ یِتھٕ کٔنۍ یِم بِلکُل بِلکُل تٔتھۍ چیٖزس چھُ خیال تھاوُن باقٕے چھُنہٕ مسلہٕ کِہیٖنٛۍ باقٕے وُچھو أسۍ سمبالو أسۍ پانٕے سورُے ٹھیٖک چھا چلو تُہۍ تہِ کٔرۍزیٚو کوٗشِش ٹھیٖک تہٕ أسۍ تہِ کرو کوٗشِش بِلکُل أسۍ تہِ کرو پَنٕنہِ آیہِ کوٗشِش ٹھیٖک چھا چلو چلو